وعلیکُم اسلام جِناب ٹھیٖک چھُو حظ اَہَن حظ الحمدُاللہ تُہۍ چھِوا ٹھیٖک صحت چھا ٹھیٖک الحمدُاللہ تُہۍ چھِوا گَرسٲری سَلامَتھ ٹھیٖک پٲٹھۍ آ فَرمٲوِو

شُکُر شُکُر خۄدایَس کُن ؤنِو ٹھیٖک یہِ کوتاہ کال گوٚو فِرٛج یہِ کَتہِ نِیٛوٕ تۄہہِ یہِ نِیٛوٕ تۅہہِ اَسے نِش کہِ یہِ اوس تۄہہِ بیٚیہِ کُنہِ شایہِ اونٛمُت اَچھا اَتھ کوتاہ کال گوٚو اَچھا وَیٚرَنٛٹِی چھَس وُنہِ نا وَیٚرَنٛٹِی کۭتِس کالَس چھَس دَہَن ؤرۍیَن ٹھیٖک چھُ اَتھ یہِ اوسا گۄڈنِکی پٲٹھۍ یِتھٕے پٲٹھۍ شیٖن بَناوَن کوٗلِنٛگ زیادٕ کَران کِنہٕ مٔنٛزی گوس اَچھا اَچھا ٹھیٖک کَنٹِنیٛوٗ چھا آسان چَلان کہِ مٔنٛزۍ چھِہون بنٛد تہِ کَران اَچھا کَنٹِنیٛوٗ کَنٹِنیٛوٗس پٮ۪ٹھ چھِ بَناوان یِم أڑۍ فِرِج چھِ بَناوان مگر منٛزٕے ییٚلہِ یہِ بَنو گۄڈٕ اوس نہٕ یہِ کَران یہِ کیٚنٛہہ تی آ گۄڈٕ اوس نا یہِ کَران کیٚنٛہہ ہے گۄڈٕ اوس سِمپُل کوٗلِنٛگٕے یوٚت کران مگر یہِ اوس نہٕ شیٖن بَناوان کیٚنٛہہ ٹھیٖک اَتھ ما آو کیٚنٛہہ ٹاس واس کُنہِ سۭتۍ کَمپرٛٮ۪سَر وَمپرٛٮ۪سَرَس ما آس ٹاس واس اَچھا یہِ ؤنۍتَو تُہۍ مےٚ اَتھ چھُ آسان أنٛدرٕ کَنہِ یُس یہِ فرٛج چھُنا آسان اَتھ چھُ أنٛدرٕ کَنہِ سُہ گول بَٹُن ہیٛوٗ آسان سُہ چھُ پھِران اَتھ پَتہٕ آسہِ اتھ آ بِلکُل تَتھ چھِ آسان نمبر زٕ پٲنٛژھ دِتھ چھِنا آسان تۄہہِ ما چھُ یہِ پَتہٕ سُہ کُکُن کَتھ نمبرَس پٮ۪ٹھ چھُو تۄہہِ اَز تھوٚومُت اَچھا اَچھا تَتھ چھُ یِہَے مَسلہٕ گوٚمُت پٲنٛژَس پٮ۪ٹھ ییٚلہِ چھُنا آسان سُہ چھُ زیادٕ کوٗلِنٛگ کَران تَتھ منٛز اگر کانٛہہ چیٖز تھاوو تہٕ سُہ چھُ گژھان لٲرتھٕے ٹھیٖک تَمہِ موٗجوٗب چھُ اَتھ یہِ گوٚمُت تُہۍ کٔرۍزیٚو کٲم تَتھ وٲلۍزیٚو تُہۍ اَکھ زٕ پوایِنٛٹ بۅن سُہ تھٲوِزیٚو تُہۍ لگ بگ زٕ ہَس پٮ۪ٹھ ٹھیٖک چھا گۄڈٕ کٔرۍزیٚو تُہۍ کٲم أکِس أکِس لگ بگ تھٲوِزہون تُہۍ ژۅوُہَن گَنٹَن فِرٛج بنٛد یُتھُے سُہ بنٛد بنٛد روزِ نا ژوٚوُہ گَنٹہٕ تَمہِ پَتہٕ اَگر تَتھ منٛز کانٛہہ چیٖز آسہِ سُہ اوس لوٚگمُت سُہ گژھِ یَلہٕ سُہ کٔڈۍزیٚو نا تُہۍ نٮ۪بَر تَمہِ پَتہٕ کٔرۍزیٚو تُہۍ کٲم یہِ تھٲوۍزِہون تُہۍ زٕ ہَس پٮ۪ٹھ زٕ سِٹیپ یہِ چھِ آسان گۄڈنِکہٕ نہٕ کیٚنٛہہ دوٚیِم گوٚو زیٖرو تہِ چھِ آسان زیٖروَس پٮ۪ٹھ نہٕ کیٚنٛہہ وَنَس پٮ۪ٹھ نہٕ کیٚنٛہہ زٕ ہَس پٮ۪ٹھ تھٲۍزیٚو ٹھیٖک آ تَمہِ پَتہٕ اگر پَتہٕ بیٚیہِ تہِ کیٚنٛہہ ہووُن یِہےَ پرٛابلِم تیٚلہِ کٔرۍزیٚو تُہۍ فون تیٚلہِ سوزہون مَیٚکنِک سُے دِیہِ اَتھ نظر ٹھیٖک چھا چلو چلو اسلامُ علیکُم